اَلسلام علیکُم وعلیکُم السَلام اَہن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖکٕے

اَہن حظ آ آ زیُن چھِ کٕنان آ اَدٕ کیٚنہہ چھُنہٕ تُہۍ ؤنِو تہٕ کیٛاہ چھُ وَنُن تہٕ بہٕ مےٚ چھِ کُننُے تہٕ ہیلو ہیلو آ ؤنِو آ ؤنِو ؤنِو تۄہہِ کوٗتاہ زیُن چھُو ضوٚرَتھ

آ اَتھ کامہِ پٮ۪ٹھ چھُ گژھان لگ بگ وُہ ساس تُہُندی خٲطرٕ کوٚر مےٚ تھوڑا کَم نَتہٕ چھُ یہِ گژھان زیادٕ پَہن سایز وۄنۍ کوٚر مےٚ تُہٕنٛدِ خٲطرٕ تھوڑا بہت کَم وُہ ساس دِمو بہٕ تۄہہِ فاینل وَل کیٚنہہ چھُنہٕ پَرواے وۄنۍ ؤنِو تُہۍ یہِ پانَے وُہن ساسَن چھُ گژھان اَکھ کویِنٹَل چھِ اَصٕل واریاہ اَصٕل اَسہِ چھِ ہہ اَسہِ تہِ چھِ ہر کانہہ کالِٹی زیُن یُس تۄہہِ پَسنٛد گژھِ سُہ وٕچھِو تُہۍ سُہ ہیٚکِو تُہۍ نِتھ اَتٮ۪تھ حظ چھِ اَسہِ یہِ کھَنٕموٗ تُہۍ ہیٚکِو پانَے تہٕ یِتھ تُہۍ ہیٚکِو نَظر تہِ دِتھ ییٚلہِ تۄہہِ پَسنٛد گژھِ تہِ وٕچھِو پانَے پنٛنہِ حِساب کُس زیُن لَگہِ تۄہہِ تُہۍ ہیٚکِو سُہ پانَے نِتھ ٹھیٖک چھِ تَمہِ خٲطرٕ تہِ بَنہِ جلدی کیٚنہہ چھُنہٕ تُہۍ وٕچھِو پانہٕ پانہٕ تہِ وٕچھِو تُہۍ کیٛاہ باسہِ تۄہہِ ٹھیٖک ٹھیٖک چھُ کیٚنہہ چھُنہٕ مَگر تھٲیوُ گۄڈٕنیتھٕے یہِ اَدٕ کیٚنہہ چھُنہٕ ؤلِو بہٕ کَرو اٮ۪ڈرٮ۪س سٮ۪نٛڈ